مطلب ڈفرَنس بِٹویٖن چھےٚ مطلب پٕلییِنگ گیمٕز فرام رولَر اینڈ أربَن ایرِیاز چھِ یہِ کہِ رولَر ایریاز چھِ أسۍ تِمَن لولَل ایریاز چھِ وَنان أسۍ وِلیج وِلیجَن مطلب گام گامَس چھِ أسۍ رولَر ایریا ونان تہٕ أربَن ایریا گوٚو سِٹی ٹاونٕز یَتھ مَنٛز یِن رولَر ایریاہَس مَنٛز یِم بَچہِ چھِ مطلب یِتھ کَنۍ گِندان چھِ تِمَن چھُ آسان واریاہ نیچَر چھِ تَتہِ آسان واریاہ مطلب سبزار چھُ آسان أندۍ أندۍ یا تِمَن چھُ آسان واریاہ زٔمین گِندنہٕ خٲطرٕ مطلب واریاہ زیادٕ اصل پٲٹھۍ چھِ تِم گِندان بیٹ بال چھِ گِندان باقٕے پٕلے گیم پٕلے چھِ تِم کَران تَتٮ۪ن واریاہ زیادٕ اصل پٲٹھۍ تِمَن چھُ آسان تَتہِ کانہہ تہِ گراوُنڈ مطلب تَتہِ چھُ آسان واریاہ زیادٕ گراوُنڈ تہٕ یہِ اِنو مطلب رولَر ایرِیاز وایِل اِن أربَن ایرِیاز أربَن ایرِیازَن مَنٛز چھِ آسان ٲں یہِ أربَن ایرِیازَن مَنٛز چھِ آسان اَکھ سٕپٮ۪سِفِک جاے مطلب تَتہِ چھُ آسان مطلب یہِ سِٹیٖز اینڈ ٹاونَس مَنٛز چھُ آسان ٲں کہِ تَتہِ چھُ آسان واریاہ مطلب ٹٮ۪کنالجی سۭتۍ سُہ برونہہ پوٚکمُت یا تَتہِ چھِ آسان واریاہ موڈفِکیشن آمٕژ اِسیلِے تَتہِ چھِ آسان سٕپٮ۪سِفِک مطلب ٲں آرگٕنایزیشَن آسان کَرِمَژٕ پارکہٕ یا پٕلے گراونڈٕس یا کچھ ایکٹِوِٹیٖز چھِ آسان تَتہِ کَرنہِ کَرنہِ تِمَن پارکَن مَنٛز چھِ گِندان تِتھ کَنۍ چھنہٕ یِوان گِندنہٕ کیٚنٛہہ مطلب یِتھ کَنۍ رولَر ایریازَن مَنٛز چھُ یِوان گِندنہٕ رولَر ایریازن مَنٛز چھِ أسۍ تَتہِ چھِ آسان واریاہ کیٚنٛہہ ایکسپٕلور کَرُن لایَق تہِ کیازِ سُہ چھُ آسان گام تَتہِ چھِ آسان فاریسٹِس واریاہ یہِ فاریسٹِس واریاہ گراونڈٕس واریاہ مطلب ہَر کُنہِ کِنۍ چھُ آسان نیچَر مگر یُس أسۍ سِٹیٖزَن ٹاونَن مَنٛز چھِ وٕچھان تَتہِ چھِ آسان تَتہِ چھِ آسان نہ چھِ تَتہِ آسان فاریسٹ نہ چھِ تَتہِ آسان گراونڈٕس یَتھ مَنٛز یہِ مطلب بوٚڈ گراونڈ ییٚتہِ نہ چھُ آسان نیچرٕے نہ چھُ آسان کیٚنٛہہ یِہے ڈِفرَنس چھِ کہِ ہُم چھِ گِندان اَصل پٲٹھۍ مطلب نیچرَس مَنٛز تَتہِ چھُ واریاہ ایکسپٕلور کَرُن لایق وایِل اِن سِٹیٖز اینڈ ٹاونٕز تَتہِ چھُنہٕ آسَان مطلب تَتہِ چھُ آسان پارکٕس آرگنایز کٔرۍ مٕتۍ یا کیٚنٛہہ مطلب کَمٕے کَمٕے تَتہِ چھنہٕ آسان تۭژاہ جاے کیٚنٛہہ یٖژاہ رولَر ایریازَن مَنٛز چھِ آسان